اگر ہسا مےٚ کُنہِ جایہِ آسہِ گَژھُن بہٕ ہسا چھَس گۄڈٕنٮ۪تھ وٕچھان اَتھ میٛٲنِس کُلِس ما چھِ بہٕ ہسا چھَس زیادٕ شوقیٖن مطلب پوشہِ کُلٮ۪ن اٮ۪وَر گرٛیٖن کُلِک یِمَن سَروٕ کُلٮ۪ن ہٕنٛز گُلاب تھَرٮ۪ن ہُنٛد اگر ہسا مےٚ کُنہِ جایہِ آسہِ گژھُن واریاہَن دۄہَن ہٕنٛدِ خٲطرٕ بہٕ ہسا چھَس گۄڈٕنٮ۪تھ کٲم کران اگر ہسا میٛٲنِس کُلِس کٔٹِس زیادٕ گاسہٕ اوس أندۍ أندۍ ٲمُت بہٕ ہسا چھَس گۄڈٕ یِمَن سُہ گاسہٕ کڑان بہٕ ہسا چھَس یِمَن گُڑٲے تہِ گۄڈٕ کران بیٚیہِ کیٛاہ چھَس بہٕ کران کٲم اگر یِمَن میٛانٮ۪ن کُلۍ کَٹٮ۪ن آبٕچ ضُروٗرت ٲسۍ بہٕ ہسا چھَس یِمَن تیوٗت آب ترٛاوان یوٗتاہ نہٕ یِمَن یُتھ یِمَن سرٛیٚہہ روزِ پانٛژَن شٮ۪ن دۄہَن یوٚتام بہٕ تورٕ یِمہٕ بیٚیہِ ہسا چھَس بہٕ کران کٲم اگر ہسا یِمَن لَنٛجہِ چھِ آسان زیادٕ تھوٚد گٔمژٕ بہٕ ہسا چھَس یِمَن تِم لَنٛجہِ تہِ تھاوان شیٖرِتھ لَنٛجہِ تہِ تھاوان اَصٕل پٲٹھۍ بیٚیہِ ہسا چھَس بہٕ یِمَن مطلب واریاہ اصٕل پٲٹھۍ دیکھ بال کران اگر یِم میٛٲنۍ کُلۍ واریاہ بٔڑۍ چھٕ آسان گٔمٕتۍ بہٕ ہسا چھَس یِمَن ڈَکھ تہِ تھاوان گۄڈٕنٮ۪تھ کٔرِتھ تِکیٛازِ اگر مےٚ تور لوٚگ واریاہ کال ییٚتہِ لٲجِن ژھٹھ یِم کُلۍ ما گِرَن بہٕ ہسا چھَس واریاہ شوقیٖن مےٚ ہسا چھِ خۄش گژھان پَنٛنہِ پارکہِ منٛز مُختلِف قٕسمَن ہٕنٛدۍ یِم کُلۍ آسٕنۍ پوشہٕ کُلۍ آسٕنۍ اگر ہسا ییٚلہِ ہسا اگر ہسا بہٕ اگر ہسا مےٚ واریاہَس کالَس تور آسہِ روزُن بہٕ ہسا چھَس کران کٲم بہٕ ہسا چھَس گۄڈٕنٮ۪تھ پَنٛنِس کٲنٛسہِ وَنان مطلب یِژھ بہٕ چھَس یِمَن کُلٮ۪ن دیکھ بال کران اِژھٕے کٔرۍزیوکھ تُہۍ تہِ بیٚیہِ ہسا چھَس بہٕ کران کٲم اگر ہسا مےٚ باسان چھِ یہِ میون کُل چھُ واریاہ کَمزور گوٚمُت مےٚ لوٚگ اور واریاہ کال یَتھ میٲنِس کُلۍ کُٹھِس مہ کُلۍ کٔٹِس اوسُو پیٚیہِ واریاہ کیٚنہہ اثر کمزوٗری ہِنٛد سۭتۍ بہٕ ہسا چھَس کَران کٲم بہٕ ہسا چھَس اَتھ کھاد تہِ تھاوان دِتھ گۄڈٕنٮ۪تھ یُتھ نہٕ اَتھ کیٚنہہ بُرٕ اثر پیٚیہِ اَتھ کُلِس یہِ گژھِ نہٕ زیادٕ کَمزور گَژھُن کیٚنہہ یُتھ ہسا کُل طاقتوَر آسہِ تیُتھ ہسا چھِ سُہ پوش تہِ دِوان طاقتوَر بیٚیہِ ہسا چھِ سُہ تیُتھُے مطلب کہِ سُہ لُک تہِ یَتھ أسۍ وَنان چھِ سُہ ہسا چھٕ وٕچھنَس منٛز تہِ یِوان واریاہ خوٗبصوٗرَت بیٚیہِ ہسا چھٕ تَتھ پَتہٕ پوش تہِ پھلان واریاہ اگر ہسا سُہ واریاہ طاقتوَر آسہِ بیٚیہِ کیٛاہ چھَس بہٕ کران کٲم بیٚیہِ ہسا چھَس بہٕ یِمَن تھاوان گُڑٲے کٔرِتھ یِمَن أنٛدۍ أنٛدۍ تھاوان گاسہٕ کٔڑِتھ یِمَن چھَس بہٕ أنٛدۍ أنٛدۍ تھاوان کھٔنِتھ یِم یُتھ بہٕ ہسا چھَس یِمَن واریاہ سرٛوٚن کھنان بہٕ چھَس دپان تِکیٛازِ یوٚتام بہٕ تورٕ یِمہٕ توٚتام گژھَن نہٕ یِمَن میٛانٮ۪ن کُلٮ۪ن سُہ جنٛگُل آسُن گوٚمُت کیٚنہہ یِتہِ سٔجوٕنۍ یِم وٕنۍکٮ۪نَس چھِ تِتھی سٔجوٕنۍ یِم گَژھن یِم تورٕ یِتھ تہِ روزٕنۍ ییٚلہِ ہا چھَس ییٚلہِ ہسا بہٕ کُنہِ جایہِ چھَس گژھان بہ یُس ہسا میون مول چھِ سُہ تہِ ہسا چھِ میٛٲنی پٲٹھۍ واریاہ شوقیٖن یِمَن کُلٮ۪ن ہُنٛد سُہ تہِ ہسا چھِ میٛٲنۍ پٲٹھۍ یِتھ پٲٹھۍ بہٕ چھَس دیکھ بال یِمَن کُل کُلٮ۪ن پَنٛنٮ۪ن کران تِتھَے پٲٹھۍ ہسا چھُ سُہ تہِ دیکھ بال یِمَن کُلٮ۪ن کران بیٚیہِ ہسا چھِ میٛٲنۍ موج تہِ سُہ ہسا چھِ تِکیٛازِ یۄس ہسا میٛٲنۍ موج چھِ تٔمِس ہسا چھِ عادت وارِ منٛز آسان گاسہٕ کَڑنَس ہُہ کَڑنَس بَس مےٚ ہسا چھُ تٔمِس آسان ؤنِتھ تھوٚمُت اگر یِمَن دۄہَن یِمَن میانٮ۪ن کُلٮ۪ن أندۍ أنٛدۍ گاسہٕ کھسہِ یا آبٕچ ضُروٗرَت پے یا کھادِ ہٕنٛز ضُروٗرَت پے یا ڈَکھَن ہٕنٛز ضُروٗرَت پے یِمَن ہسا کٔرۍزِ سُہ سورٕے تہِ یِہ یِمَن کَرنٕچ ضُروٗرَت آدِ مےٚ ہسا اَکھ ہسا چھِ میون مول یِمَن کران دیکھ بال میٛانہِ اور گژھنہٕ وِزِ بیٚیہِ ہسا چھٕ یِمَن میٛٲنۍ موج واریاہ اصٕل پٲٹھۍ دیکھ بال کران ییٚلہِ بہٕ اور چھَس گژھان یہِ سُہ ہسا چھِ آسان مےٚ تٔمِس ہسا چھَس بہٕ گۄڈٕنٮ۪تھ تھاوان ؤنِتھ ییٚلہِ ژٕ صُبحٲے پَنٛنہِ سبزی وارِ آب لاگکھ ییٚلہِ ژٕ سبزی آب بَرَکھ تٔمۍ وِزِ ہسا دِزِ یِمَن میٛانٮ۪ن کُلٮ۪ن تہِ آب یُتھ یِم طاقتوَر روزَن بیٚیہِ چھِ وٕنۍکٮ۪نَس ٹیمپیچَر زیادٕ یِمَن ٲسۍزِ صُبح شام آب دِوان تٔمۍ ہسا چھِ آسان تِمَن صُبح شام آب دیُتمُت میون مول تہِ ہسا چھِ یِمَن پوشہٕ کُلٮ۪ن واریاہ دیکھ بال کران ییٚلہِ بہٕ اور چھَس آسان